ڈاکٹر صٲب ڈاکٹر ٹھیٖک چھُو حظ اہن حظ ٹھیٖک تُہۍ چھِو یہِ شفا خانہٕ پٮ۪ٹھ اَسہِ اوس پَنُن ناو کَرناوُن حظ درٕج اَسہِ چھُ دَنٛدَس تھوڑا تکلیٖف حظ أسۍ حظ چھِ بَنڈٕپورِ پٮ۪ٹھ اَسہِ چھُ دٔچھنِس دَنٛدَس حظ اَتھ چھِ تھوڑا کیوٚم حظ لوٚگمُت اَتھ چھِ دَگ حظ پین مےٚ دوٚہَے کَران یہِ چھِنہٕ دِوان مےٚ شوٚنٛگہٕ پَتہٕ کینٛہہ اہن حظ آ اَتھ چھِ باسان واریاہ دَگ یہِ چھِنہٕ دِوان شوٚنٛگنَے پَتہٕ حظ پَتہٕ چھُس بہٕ کَران پَتہٕ چھُس بہٕ نُنہٕ آب گَرٕگَر کَران پَتہٕ چھِ تھوڑا آرام تہٕ البتہ دگ چھَس کَران دوٚہَے مےٚ اوس وَنہِ پَنُن ناو حظ کَرناوُن درٕج اَتہِ کیٛاہ حظ اہن حظ اَتھ چھُ کیوٚم حظ لوٚگمُت دَنٛدَس ییٚتی حظ گٔے أسۍ أکِس یہِ کَمپوڈَر البتہ مےٚ باسے نہٕ فرق کِہیٖنۍ حظ أکِس نِش گٔیوس بہٕ ییتہِ اَسہِ حظ چھِ نزدیٖک چھُ زیادٕ دوٗر حظ کِہیٖنۍ چھِ پٮ۪وان ییٚتہِ تہٕ زیادٕ دوٗر تہِ چھُنہٕ ییٚتہِ أسۍ ہٮ۪کو أسۍ کَرناوَو پَنُن ناو درٕج ییٚتہِ صُبحَن حظ یِمو أسۍ صُبحَن یِمو أسۍ

ٹھیٖک حظ چھُ لیکھِو حظ تُہۍ مےٚ لیکھِو حظ تُہۍ ناو سون ٹھیٖک حظ چھُ اہن حظ تُہۍ تہِ لیکھِو ناو